یِمَن منٛز چھِ آسمان زٔمیٖن فرق یِم پرٛٲنۍ سانٛگٕز تہٕ أزۍ کٮ۪ن سانٛگ پرٛانٮ۪ن سانٛگَن چھِ میٖنِنٛگ آسان میٖنِنٛگ معنے دار ٲسۍ تِم آسان یِم أزِکۍ چھِ تِم چھِ بَس چو چو یٲژ آسان تہٕ تٕرٛنٛگ تٕرٛنٛگٕے یٲژ آسان تِمَن منٛز تِم کَران تِمَن ہُنٛد زیادٕ مقصد چھِ آسان بَس سِڈوٗس کَرٕنۍ اِنسان لیکِن یِم پرٛٲنۍ سانٛگٕز چھِ تم چھِ واریاہ زیادٕ میٖنِنٛگ فُل تمَن چھِ ڈیٖپ میٖنِنٛگ